یُس کشمیٖری لٮ۪نٛگویج چھِ میٛانہِ حِساب چھِ یہِ واریاہ کِردار کَران عطا یُس یُس اَسہِ یُس کَلچَر چھُ یہِ ہاونَس منٛز یُس کَلچَر سون یا آیڈٮ۪نٹِفاے کَرنَس منٛز تہٕ یُس کٲشُر چھُ تٔمِس چھِ یُس أمِس وٲڈٕز سِسٹَم چھِ آسان سُہ چھِ أمَس اَصٕل آسان یا تٔمِس وٲڈٕ وٲڈ کَرنُک یا تٔمۍ سٕنٛدۍ لفظن ہُنٛد یُس سٹرٛکچَر چھِ سُہ چھِ اَصٕل آسان یا گرٛیمٹِکٔلی یہِ چھِ آسان اِفٮ۪کٹِو یہِ کشمیٖری لٮ۪نٛگویج میٛانہِ حِساب چھِ واریاہ اَصٕل لٮ۪نٛگویج اگر ہیٚچھو اَمہِ نِش ہٮ۪کو أسۍ واریاہ کینٛہہ حٲصِل کٔرِتھ یُس کشمیٖری لٮ۪نٛگویج چھِ یہِ چھِ عام یِہٕے کَران استعمال أکِس بیٚکِس کوٚمنِکیٹ کَرنَس منٛز یُس کشمیٖری لٮ۪نٛگویج چھِ یہِ چھِ اَکھ اَصٕل لٮ۪نٛگویج مےٚ چھِ اَتھ لٮ۪نٛگویج پٮ۪ٹھ واریاہ ہولڈٕ یُس کشمیٖری لٮ۪نٛگویج چھِ یہِ چھِ اَسہِ بیٚیہِ مادری زبان تہٕ مَدَر ٹنٛگ چھِ اَسہِ یہِ یہِ چھِ اَسہِ ماجہِ زبان یُس کشمیٖری لٮ۪نٛگویج چھِ اَسہِ پَزِ زیادٕ اَتھ پٮ۪ٹھ تھاوُن دیان تِکیٛازِکہِ یہِ چھِ اَسہِ ماجہِ زبان اَسہِ پَزِ اَتھ پٮ۪ٹھ واریاہ ہولڈٕ تھاوُن بیٚیہِ أسۍ أسۍ چھِ کَران زیادٕ یہِ یوٗز استعمال چھِ أسۍ زیادٕ یِہٕے کَران أکِس بیٚکِس کوٚمنِکیٹ کَرنَس منٛز أکِس بیٚکِس سۭتۍ کَتھ باتھ کَرنَس منٛز یُس کشمیٖری لٮ۪نٛگویج چھِ یہِ چھِ واریاہ رول کَران ادا سٲنۍ کَلچَرَل آیڈٮ۪نٹی ہاونَس منٛز سٲنِس یَتھ رِیاستَس منٛز